وعلیکُم السَلام ورحمَتہ اللہ وبرکاتہٗ کٕم حظ چھُو آ ؤنِو ٲں تۄہہِ اوسوا پاوَر واوَر اَتہِ زیٛادٕ گوٚمُت فیز کٔمہِ سۭتۍ دوٚد لوڈ آسہِ ہے زیٛادٕ تۄہہِ آچھا تُلِو وۄنۍ یِم بہٕ پگاہ اوٗۍ مےٚ کَپٲرۍ چھُ یُن مےٚ بہٕ چھُس روزان پُلوامہِ مےٚ کَپٲرۍ چھُ یُن لٲسۍ پوٗر تُہۍ ؤنِو وَتھ بیترٕ بیٚیہِ ؤنِو آ ؤنِو تُہۍ گۄڈٕ وَتھ پَتہٕ وَنہو سامان ؤنِو ؤنِو

نہ نہ کِہیٖنۍ نہٕ ٹہب چھَنہٕ پَیی سُہ کَپٲرۍ گوٚو آ نیرو نیرو سیٛودٕے آ تھاو مےٚ پیٛوٚو یاد ٹہاب چھا سُہ بٔنۍ کِنۍ یَپٲرۍ نیران تُلِو دٔچھُن کھوٚوٕر نیرو نہٕ کیٚنٛہہ ٹہاب پٮ۪ٹھ کوٚت چھُ گژھُن لٲسۍ پورِ کُہُنٛد کَرٕ بہٕ معلوٗم پَتہٕ تۄہہِ کیٛاہ ناو بیترِ چھُو تھۄ ییٚتہِ کَمومُت تہِ تہِ ؤنِو ٲں بہٕ یِما تُہنٛد گَھرٔے کِنہٕ بہٕ یِم تُہنٛدِس ہوٚتیٚن برابر توٚتُے لینٛڈلی ییٚتیٚن تۄہہِ زٔمیٖنا ومیٖنا کیٚنٛہہ چھُو تُہۍ ؤنِو مےٚ تَمیٛک ایٚڈرَس بہٕ یِمو تیٚلہِ توٚتُے تُلِو ٹھیٖک چھُ البتہ یہِ ؤنِو تۄہہِ کیٛاہ کیٛاہ چھُو بیٚیہِ سامان تَتھ ضروٗرت کیٛاہ کیٛاہ چھُ دوٚدمُت بیٚیہِ تیٚلہِ اَنہٕ نا بہٕ سُہ یورے أسۍ تہِ چھِ پانہٕ تہِ کٕنان ادٕ یہِ اَتھ چھُ وُچھُن گۄڈٕ مگر گۄڈٕ چھُ مےٚ پگاہ وُچھُن اَتھ اَتھ کیٛاہ چھُ دوٚدمُت بیٚیہِ چھُ سُوچ وٕچ ما دوٚدمُت کیٚنٛہہ بیٚیہِ ما چھُ خراب وَراب کیٚنٛہہ تُلِو ٹھیٖک چھُ تُلِو تُلِو پَگاہ واتہٕ بہٕ توتہِ کٔرۍ زیٛو کالٕے یوت تہٕ بَس تُل